اہن حظ اۭں بہٕ ہٮ۪کہٕ پنٕنٮ۪ن پانٛژَن ہَمسایَن ہُنٛد ناو ؤنِتھ یِم أسۍ أنٛدۍ پٔکۍ چھِ بَسان گۄڈنٮ۪تھٕے چھِ نظیٖر احمد بَٹ دوٚیِم چھِ غُلام حَسَن پیٖر ترٛیٚیِم چھِ حاجا بیگَم أمیٖنا بیگَم زوٗنا بیگَم غلام احمد پیٖر